ہیلو السلام علیکُم آ ؤنِو حظ أسۍ حظ چھِ نَلکہٕ شیران پٕلَمبر اَہَن حظ اۭں اَسہِ حظ اوس نَلکہٕ پھٕٹمُت حظ تھوڑا ماگَم حظ وٲتۍزیو اَہَن حظ اۭں پایپ حظ ٲسٕس پھٕٹمٕژ